سونامرگ ہَسا چھِ اکھ اصل جاے یۄس کلایمبِنٛگ خٲطرٕ چھِ اکھ اَصل بیوٹفُل جاے خۄشوٕنۍ جاے یوٗنیٖک تہِ ہَسا چھِ سۄ ہَسا چھِ سونامَرگہِ بَرابَد ایٚگزیکٹہٕ ہَسا بہٕ پٔتمہِ ؤریہِ گوس تور زٕ ساس اَکوُہَس مَنٛز مےٚ ہَسا چھِ واریَہَن جایَن کِلایمبِنٛگ کِلایمبِنٛگ کٔرمٕژ مَگَر سونامَرگ ہَسا چھِ اکھ اصل جاے یۄس سہَ مان ژٕ کٔشیٖر مَنٛز چھِ ساروی کھۄتہٕ ٹاپ پلیس وٕچھنہٕ خٲطرٕ تَتہِ ہَسا کلایمب کَرنہٕ خٲطرٕ زَبَردَس مَزٕ اَگَر ہَسا کٲنٛسہِ تہِ آسہِ کلایمبِنٛگ کَرٕنۍ کٔشیٖرِ مَنٛز یا نیٚبٕرِم نیٚبرِم چھِ یِوان کلایمبِنٛگ کَرنہٕ خٲطرٕ تم ہَسا گَژھن سونامرگ گَژھٕنۍ یہِ ہَسا چھِ اکھ بیوٹفُل جاے اَتہِ ہَسا چھِ واریاہ مَزٕ اَتہِ ہَسا چھِ کَنہِ تَمام جایہِ اَتہِ ہَسا چھِ سَڑکہٕ تہِ زَبَردَس اَتہِ ہَسا چھِ کلایمبِنٛگ کَرنَس یِوان زَبَردَس مَزٕ یہِ ہَسا چھِ اکھ بیوٹِفُل جاے تہٕ سونامرگ ہَسا چھُ ٹاپ یِوان اَگَر ہَسا نیٚبرِم یا کٔشیٖر ہِنٛدۍ کانٛہہ تہِ آسہِ یِوان کلایمبِنٛگ کَرنہِ سُہ ہَسا گَژھِ یُن سونامَرک یہِ ہَسا چھِ اکھ واریاہ اصل جاے بیوٹفُل یوٗنیٖک تہِ ہَسا چھِ کٔشیٖر مَنٛز چھِ یہِ ساروی کھۄتہٕ ٹاپَس پیٹھ یہِ جاے یہِ ہَسا چھِ زَبَردَس جاے